مڈل مین چھ سُہ انسان یس زن أکس زمیِندارس تہٕ أکس کنزیومرس درمیان چھ آسن یہِ چھ اسہِ مدد کران فصل کننس منٛز تہِ فصل ہؠنس منٛز تہِ یہِ چھ اکس زمیدارس واریاہ زیادٕ جانکٲری دوان ذمیٖنچ یس زن اکس ذمیِندارس پتا گژھ آسنی یہِ چھ مارکیٹٕچ جانکٲری دوان اکس ذمیِندارس اتھ سۭتۍ سۭتۍ چھ یہِ ٹرانسپوٹ تہِ کتھ پٲٹھی کرو أسی پنن فصل امچ تہِ جانکٲری دوان أسی کتھ کنۍ کرو سٹور پنن فصل تہٕ إسی کتھِ پٲٹھی سنبالو پتہٕ یہِ أسی کتھِ پٲٹھی کرو بٲگراوو پتہٕ یہِ مختلف مختلف جاین تمچ جانکٲری تہِ چھ مڈل مین تھاوان یُس زَن پتہٕ سُہ اکس ذمیٖندارس چھ دوان ییٚمہِ سۭتۍ ذمیندار تہِ چھ فٲیدٕ تلان